اَسلامُ علیکُم وَرَحمَتُہ اللہ ٹھیٖک چھِو حظ بہٕ تہِ حظ چھُس ٹھیٖک تُہۍ بوزنٲیِو اۭں مےٚ حٕظ تۄہہِ یہِ وَنُن اَکبَر ایجنسی یہِ چھِو حٕظ تُہی ٹھیٖک ٹھیٖک مےٚ حٕظ اوس وَنُن یہِ مےٚ اوس گَژھُن پہلگام تانۍ تُہۍ ؤنِو مےٚ کۄس کۄس گٲڈۍ چھِ تور گَژھان ٹھیٖک ٹھیٖک تُہۍ ؤنِو مےٚ یہِ تھار چھےٚ ایویلیبٕل پوٗنٛژمہِ پانٛژھ اکٹوبَر اوس اَسہِ گَژھُن تیٚلہِ نہ حظ زٕ گاڑِ نِمو أسۍ اکھ نِمو تھار بیٚیہِ نِمو سکارپیو

کینٛہہ سکارپیو چھِ نہ حٕظ ایویلیبٕل تیٚلہِ کیاہ حٕظ چھ تمہِ بَغٲر اچھا کریٹا ٹھیٖک ٹھیٖک نٔو ماڈِل حٕظ اۭں ٹھیٖکھ چھُ تیٚلہِ تُہۍ ؤنِو مےٚ یہِ پوٗنٛژمہِ چھا یہِ اَگَر یہِ تۄہہِ نِش چھا تِم ایویلیبٕل اَسہِ حٕظ اوس پلان اکھ بَنومُت أسۍ گَژھو پوٗنٛژمہِ پہلگام تانۍ أسۍ چھِ زٕ ژور نَفَر چھِ أسۍ نہَ زٕ گاڑِ چھِ تَتہِ چھِ پَتہٕ اَسہِ بٕتھ نَفَر تَتہِ پہلگام آلریٚڈی پیاران تِم تہِ یِن پَتہٕ اَسے سۭتۍ اَسہِ چھُ پَتہٕ بیٚکِس جایہِ گَژھُن اَکہِ

گوٚو حظ یہِ سکارپیو تہِ اچھا تھار تہِ یہِ اتھ کیاہ چھِ وَنان کریٹا اچھا مےٚ باسان تُہۍ کٔرِو کٲم تیٚلہِ تُلو دۄنوٕے کریٹا ہی زٕ کریٹا آسنَو تۄہہِ ایویلیبٕل تمہِ دۄہ اچھا ٹھیٖک اۭں اۭں تیٚلہِ تُلو کریٹا ہی زٕ پوٗنٛژمہِ اِنشا اللہ کَرمو بہٕ فون سُلہِ گَرِ تُہۍ بہٕ تھاوَن تۄہہِ کالے لوکیشَن سوٗزِتھ تُہۍ وٲتۍ زیٚو تور صُبحٲے ٲٹھ بجے ٹھیٖک چھِ حٕظ اۭں نہَ اَگَر کالے ؤتھِو تہٕ تیٚلہِ بِہِو سانے ییٚتی راتَس پَتہٕ نیرو أسۍ اِنشا اللہ یِکوٹے

پاسبٕل کینٛہہ اَدٕ تیٚلہِ وٲتۍ زیٚو تُہۍ سَتے بَجہِ ہیٚکوٕ وٲتِتھ آ تِتہِ روزِ بہتَر تُہۍ وٲتِو سَتے بَجہِ یور تمہِ پَتہٕ نیرو أسۍ اِنشا اللہ یِکوٹے اۭں گوٚو کریٹا زٕ نِو ماڈَل اَہن حظ اَدسا اَدسا

اچھا اَدٕ ٹھیٖک ہے چھُ تیٚلہِ حٕظ وٲتۍ زیٚو تُہۍ تمہِ دۄہ ژوٗرمہِ نیٖروٕ تُہۍ تَتہِ اۭں بہٕ تھاوو ایٚڈرَس ژوٗرمے سیٚنٛڈ کٔرِتھ پوٗنٛژمہِ وٲتۍ زیٚو صُبحٲے صُبحٲے نیرَو أسۍ اَدسا اَدٕ حٕظ اَدٕ حٕظ اَسلامُ علیکُم شُکریہ شُکریہ جِناب اَدسا اَسلامُ علیکُم